ہیٚلو سلام علیکُم یہِ تُہۍ چھُوٕ حظ گامٕکۍ مۅقدم یہِ تُہۍ کیٛازِ حظ چھُو نہٕ اَز گامَس منٛز نظر دِوان اَسہِ گٔے اَتھ ژوٗر یہِ کیٛاہ چھُو تُہۍ وُچھان اَتہِ یِم ژوٗر کُس چھُ کَران اَتہِ اَگر تۅہہِ پَتاہ چھَو مطلب یہِ اِسلامَس منٛز کیٛاہ سَزا چھُ یِمَن دِوان یِمَن ژوٗرَن اگر قرآنَس منٛز تہِ چھےٚ لیٚکھِتھ یِمَن گژھن اَتھٕ زٕ ژٔٹِتھ اگر تُہۍ أکِس ژٔٹۍ ہو دُبارٕ ما گژھِ ہا پَتہٕ یِم ژوٗرٕ ووٗرٕ وۅنۍ حظ کٔرۍزیٚو کوٗشِش اَتھ یِمَن وُچھنَس منٛز یہِ کُس چھُ یہِ ژوٗر ووٗر کران